مےٚ چھُ اَکھ بُک پٔٔرمٕژَن یُس مطلب سٲںۍ یُس زَبان چھِ سُہ چھِ کَشمیٖری مگر سُہ چھِ کوریَن زَبان منٛز لیکِتھ یَتھ أسۍ وَنان چھِ اِکا گے تَتھ بُکہِ چھِ یِہٕے ناو تہٕ تَتھ منٛزَ چھُ یِہٕے لیکھِتھ کہِ پنٛنہِ زندگی کِتھ کٔنۍ گُزارو أسۍ خۄش تہٕ خۄشحال پٲٹھۍ تہٕ تَتھ منٛزَ چھُ یِمٕے یِمَے لیکھِتھ تہٕ سُہ بُک کِتاب آے مےٚ واریاہ زیادٕ مَزٕ پَرنَس تہٕ سُہ چھِ واریاہ زیادٕ مشہوٗر کِتاب تہِ

تہٕ تَتھ بُکہِ منٛز ہیٚچھ تمہِ بُکہِ سۭتۍ ہیوٚچھ مےٚ واریاہ کوریا وٲڈ تہِ یِمَن ہٕنٛز مےٚ مطلب تہِ توٚر سَمٕجھ تہٕ تَتھ کِتابہِ منٛز چھُ یِتھی پٮ۪ٹھ زیادٕ زور دِتھ کہِ پَنٕنۍ زندگی کِتھ کٔنۍ گُزارو أسۍ خۄش تہٕ خۄشحٲلی پٲٹھۍ تہٕ یُس مےٚ پنٛنہِ زبان یعنے کہِ کٲشِر زُبانہِ منٛز کِتاب چھِ پٔرمٕژ تَتھ چھُ ناو خابَن خیالَن منٛز یُس لیچھمٕژ چھِ عاصف میٖر تہٕ یُس کِتاب واریاہ زیادٕ اَصٕل تَتھ چھُ خوٗبصوٗرت الفاظ منٛز تہٕ سُہ پَرنَس چھُ یِوان واریاہ زیادٕ لطف تہٕ بیٚیہِ یِوان سُہ سَمٕجھ تہِ اَصٕل پٲٹھۍ تِکیٛازِ سُہ چھُ پنٛنہِ زُبانہِ منٛز لیکھِتھ